مےٚ حظ اوٚن ریٖسَنٹلی یہِ فون اَکھ یَتھ زَن ناو چھُ رِیَل می ٹین پرو یہِ چھُ فایو جی فون یُس زَن رِلیٖز چھُ گوٚمُت ٲٹھ دَمسبر زٕ ساس زٕتووُہ تہٕ یہِ اوٚن مےٚ اَرداہ ساس نَو شیٚتھ تہٕ نَمنَمَتھ ایٚمیزان پؠٹھ تہٕ یہِ اَتھ ہسا چھُ اینٛڈرایڈ ؤرجَن تھٔٹیٖن اَتھ ہسا چھُ یُس زَن اَتھ یہِ چھُ پروسیسَر سُہ ہسا چھُ کور کَم سنیپ ڈرٛاگَن شےٚ ہتھ پانٛژھ نَمَتھ یُس زَن زَبردست چھُ گیمِنٛگ خٲطرٕ بیٚیہِ ہسا چھُ اَتھ اُکٹا کور یہِ ہیگزا کور یہِ سنیپ ڈراگَن سی پی یوٗ جی پی یوٗ بیٚیہِ ہَسا چھِ اَسہِ شےٚ جی بی ریم تہٕ اَکھ اَتھ اَٹھوُہ چھُ اَتھ اِنٹَرنَل میموری یہِ ہَسا چھُ شےٚ آنچہِ فون ساڑ شےٚ آنچہِ اَتھ ہَسا چھُ یُس زَن اَتھ رِییٚر کیمرہ چھُ مطلب بیک کیمرہ سُہ ہَسا چھُ ڈِوَل کیمرہ سُہ چھُ اکھ ہتھ ٲٹھ میگا پِکسَل چھُ تَتھ وایڈ اینٛگٕل بیٚیہِ چھُ زٕ میگا پِکسل ڈؠفتھٕ کیمرہ اَتھ حظ چھِ ایل ای ڈی فٕلش تہِ اَتھ حظ چھُ فرٛنٛٹ کیمرہ شُراہ میگا پِکسَل تہٕ بیٚیہِ ہَسا چھِ اَتھ سِکریٖن فٕلش تہِ

نینو چھِ تِم دۄنوٕے لگان تہٕ یہِ ہَسا چھُ فایو جی سَپوٹ کَران تہٕ یہِ ہَسا چھُ بَڑٕ زَبردست فون تہٕ اَتھ ہَسا گوٚو مےٚ کَمٕے ٹایِم لگ بگ رؠتھ کھنٛڈ گوٚو مےٚ باسیٚو یہِ زَبردَس فون بہٕ چھُس رِکمؠنٛڈ کَران سارنٕے تُہۍ أنِو یہِ فون